بہٕ کوٚرنَس اِنَسپایَر کَشمیٖر کَشمیٖر رِلٮ۪ٹڈ کَلچر یُس چیٖز جَمع کَرنَس منٛز جمع کَرنہٕ خٲطرٕ گرٮٹہٕ گرٹہٕ حظ چھُ اَصٕل چیٖز ییٚمہِ سۭتۍ أسۍ سوت ثھِ بَناوان اوٹ چھِ بَناوان واریاہ واریاہ چیٖز چھِ بَناان مَگر آز چھِ نٔوۍ ٹٮ۪کنالجی آز چھُنہٕ یِوان دانہِ مِشیٖن پٮ۪ٹھ أسۍ ٲسۍ دِوان تَتھ توٚمُل بَنٲوِتھ اوٹ یا یہِ اَسہِ خۄش گژھِ مَگر پرانہِ زَمانہٕ اوس گراٹہٕ گراٹہٕ سۭتۍ ٲسۍ أسۍ اورٕ یور بَناوان کیاہ اوس خۄش گژھان اَسہِ أسۍ ٲسۍ بَناوان سوٹ گژھِ ہے خۄش کیاہ گژھِ ہے خۄش تَتھ اوس ہٮ۪رِ کِنۍ اکھ زَدٕ آسان تَتھ اوس پٮ۪وان تراوُن پوٚتُس اوس پوان سُہ پیٖسُن بیٚیہِ ٲسۍ سۄ تَپھ آسان بیٚیہِ اوس پرانہِ زَمانہٕ کَنز کَنزَس منٛز ٲسۍ أسۍ پیٖسان مَرژوانگَن مطلب واریاہ مَرژوانگَن أنۍ أسۍ مَرژوانگَن مطلب اَمہِ آیہِ ترٲے تَتھ منٛز کیاہ اوٚن پَتہٕ چھُ ڈَنڈٕ اکھ آسان تَمہِ ڈَنڈٕ سۭتۍ چھُ پٮ۪وان تَتھ دَب اکھ دیُن ہٮ۪رِ سُہ چھُ یِوان پیٖسنہٕ سُہ اوس واریاہ بوٚڑ آسان سُہ تہِ چھُ اکھ کَشمیٖر رِلٮ۪ٹٔڈ اکھ کَلچر سُہ اکھ اَصٕل چیٖز ژٕ کر یِم سٲن چیٖز جمع بیٚیہِ اوس یٔندٔر اِندٔر کیاہ گٔے سُہ اوس پرانہِ زَمانہٕ اکھ مطلب ییٚمہِ سۭتۍ سُہ پَن اوس آسان سُہ اوس یِوان تَمہِ سۭتۍ کَتنہٕ مطلب جمع کَرنہٕ مطلب پَتہٕ اوس یِوان تَتھ ۂندرٕ بٔنیان بَناونہٕ شٲٹہِ بَناونہٕ مَگر گرم بٔنیان بیٚیہِ اوس واریاہ سَجان مَگر سُہ اوس گژھان دروٚگ سُہ اوس گژھان واریاہ دروٚگ سُہ اوس آسام مطلب پرانہِ زَمانہٕ کیاہ کھروو ییٚمہِ سُہ زَمانٕچ چَپٔل چھےٚ نہٕ چَپٔلۍ مطلب ہٮ۪رِ کِنۍ لَنجہِ زٕ بٔنۍ کِنۍ چَپٔنۍ تٔمہِ اوس تَمہِ دۄہ پرانہِ زَمانہٕ منٛز اوس بنۍ کِنۍ آسان ہَچہِ کھٔنڈ بیٚیہِ ٲسۍ أسۍ ہٮ۪رۍ کِنۍ لاگن لَجہِ زٕ دَجیو لاگنَن ہَن گاسُو لَگنَسا رَبڈوٗ لاگنَسا کیاہ لَگنَسا تَتھ ٲسۍ وَنان کھراو سۄ کھراو ٲسۍ تِم لَگوان شیٖنہٕ وِزِ تہِ روٗدٕ وِزِ تَپھ وِزِ تہِ ییٚمہِ وِزِ تِمَن خۄش گژھِ ہے سُہ ٲسۍ تَن لَگوان تٔمۍ کھروَن کوٚرنَس بہٕ زیادٕ اِنَسپَیر زِ کَشمیٖر رِلٮ۪ٹٔڈ چیٖز کٔر مےٚ جمع بہٕ چھُس واریاہ خۄش تِکیازِ مےٚ کٔرۍ کَشمیٖر رِلٮ۪ٹٔڈ چیٖز جمع مےٚ چھِ کَشمیٖر رِلٮ۪ٹٔڈ کَلچرٕکۍ چیٖز پَتہ بہٕ چھُس تَمیُک زَمانُک کہِ مےٚ ووٚنۍ گرِکٮ۪ن مطلب کیاہ اوس تَمَو دوٚپ ییٚمہِ آیہِ چھُ مےٚ کوٚر اٮ۪نجاے زِ مطلب مےٚ بَنٲو تِم چیٖز مےٚ کٔرۍ تِم کریٹ مےٚ کٔرۍ تِم کَلٮ۪کٹ مےٚ چھِ سۄ کَلٮ۪کشن واریاہ اَصٕل سۄ کَلٮ۪کشَن چھِ مےٚ گرِ چھُ گرٹہٕ تہِ گرِ مےٚ چھِ کھراو تہِ گرِ مےٚ چھُ یٔندٔر تہِ گرِ مےٚ چھُ کَنز تہِ گرِ بیٚیہِ ٲسۍ نَیٲم نِیٲم ٲسۍ مطلب آز کَل چھُ ژِیوٚٹ وِیوٚٹ بَناوان آز چھُ آمُت مِکسر کیٚنہہ تہِ آسہِ بَناوُن مِکسر گَنڈٕ ژوٚٹ آسہِ بَناوُن مِکسر مَژرانگَن ژوٚٹ مِکسر کیٚنہہ تہِ آسہِ بَناوُن آز چھُ مِکسر برونہہ زَمانہٕ ٲسۍ نِیٲم نِیٲم کیاہ ٲسۍ آسن مَرژٕوانگن دہ پَنداہ دوٗنۍ دہ پَنداہ تَتھ ٲسۍ وَنان ٲسۍ کیاہ تام ٲسِسی وَنان أسی ییٚمہِ سۭتۍ ٲسۍ دِوان أسۍ تَتھ بۄنہٕ کَنۍ ہُہ سُہ اوس یِوان پیٖسنہٕ ہن مطلب دَب ٲسۍ أسۍ دِوان دَب تَتھ وَنان کاجوَٹھ کاجوَٹھ ٲسۍ تَتھ وَنان کاجوَٹھ سۭتۍ ٲسۍ تَتھ دِوان دَب تَمہِ کاجوٹھ سۭتۍ اوس سُہ یِوان پیٖسنہٕ سُہ تہِ چھُ اکھ کَشمیٖرُک لٮ۪جٮ۪نڈ کَلچَرُک اکھ چیٖز یُس مےٚ ؤنکٮ۪س گرِ چھُ اِنسپایر چھُ کوٚرمُت نہ بہٕ کرٕ کَشمیٖرٕکۍ چیٖز کَشمیٖرٕکۍ رِلٮ۪ٹٔڈ کَلچَرٕکۍ چیٖز جمع واریاہ واریاہ چیٖز چھِ یِم کَشمیٖرٕکۍ کَلچرٕکۍ ٲسۍ أتھۍ پٮ۪وان یاد مطلب یہِ کَنز گوٚو ۂندٕر گٔیہِ ترامہِ گٔیہِ کھراو گٔیہِ گرٹہٕ گوٚو یِم چھِ واریاہ چیٖز